سلامُ علیکُم ڈِسٹرک شوپیَنَس مَنٛز ہَسا چھُ پی ایٚچ سی ہرمین واریاہ اصل ہاسپِٹَل ییٚتہِ بیٚمارَس واریاہ کیر چھ یِوان کَرنہٕ اتہ چھِ واریاہ بہتریٖن ڈاکٹر یِم چھِ اصل پٲٹھۍ گۄدٕ بیٚمارَس مُعاینہ کران ٹیٚسٹ کران پرژھان ٹھیٖک پٲٹھۍ کیاہ دلیٖل چھِ کِتھ پٲٹھۍ چھ کیاہ چھ تمہ پَتہٕ چھ تِم دوا دِوان یتھ مَنٛز نہٕ نہ چھُ بیٚمارَس کانٛہہ نوٚقصان واتان تہٕ امہ پتہٕ چھ اگر کانٛہہ ہیٚکہ نہٕ ایٚفوڑ کٔرِتھ نیٚبرٕ کنہ دوا اَنُن یِم چھِ اندرٕ کنہ مدد کران یِم چھِ اندرٕ کنہ دوا دِوان یُس یُس تتہِ پاسبل گَژھِ واریاہ اصل ہاسپٹل چھُ زٕ ؤری برونٛہہ یُس کووِڈ گوٚو تتھ دوران کوٚر ہاسپٹَل ہرمین کیٚو واریاہ مدد لُکَن یوٚس أندۍ أنٛدۍ یِم گام چھِ یِم لُکھ چھِ تِم ٲسۍ سٲری پی ایٚچ سی ہرمین یِوان تہٕ تتہِ اوس علاج گَژھان تتہ ٲسۍ نہٕ کانٛہہ تہِ کٲنٛسہِ تہٕ کانٛہہ نوٚقصان واتان کینٛہہ پرٮ۪تھ کٲنٛسہِ بیٚمارَس اوس یِوان آرام سان اَکہِ اَکہِ اندر تراونہ تہٕ وٕچھنہٕ اَتہٕ ٲس بیٚڈ مَرا فراہم ییٚلہِ نہٕ بہنَس مَنٛز کانٛہہ دِکَت ٲسۍ کٲنٛسہِ گَژھان کینٛہہ ماسک ٲس اویلیبل پرٮ۪تھ کٲنٛسہِ ٲس دِوان ہر کانٛہہ چیٖز اوس تتہ اویلیبل آسان تہٕ لُکَن اوس نہٕ کُنہ تہِ آیہ کانٛہہ سَختی واتان کینٛہہ